آ صحیح کَتھ بہٕ چھُس آرٹِفیشلی انٹیلیجنسی وابسط واریاہ اَگر بہٕ کَتھ کرٕ آرٹفیٚشل انٹیٚلجنسی سۭتۍ ووت اَنسانَس واریاہ سہوٗلیات اَمہِ سۭتۍ کیٚاہ چیٖز اَمہِ سۭتۍ بَنے اِنسان سٕنٛز زنٛدگی واریاہ آسان اِنسان چھُ اکھ پروپر گایڈ آرٹِفیٚشل انٹیٚلجنس ہٮ۪کن آرام سان بَنٲوِتھ کُنہِ تہِ جایہِ ہیٚکہِ اِنسان اکھ پَنٕنۍ پروپر سولوٗشن پروپر وَتھ ژھٲنٛڈِتھ بَٹ اَگر وۄنۍ ڈِس ایٚڈوَنٛٹیجس کتھ کَرو اَمِچ مین ڈِس ایٚڈوَنٹیج چھِ اِنسان چھ ہولی اینڈ سولی کُنہِ چیٖزس پٮ۪ٹھ ڈِپیٚنٛڈنٹ بَنان ییٚمہِ کہِ زَن وجہہ سۭتۍ تہنٛز کریٹوٹی چھِ لوس گژھان